ہیلو تُہۍ چھِو حظ کیب سٔروِس پٮ۪ٹھ اَسہِ حظ چھُ اکھ سُمال ٹرِپ کَرٕنۍ اکھ چھِ اَسہِ ٹرپ کَرٕنۍ تَتھ منٛز چھِ أسۍ پانٛژھ نَفرچھِ أسۍ اَسہِ گژھن تَتھ خٲطرٕ زٕ کیبہٕ یا وٹ ایور اَگر تُہۍ اکھ دِیو یا زٕ تَمی حِسابہٕ أسۍ چھِ پانٛژھ نَفر أسۍ چھِ یَژھان اَسہِ چھُ نَزدیٖکٕے گژھُن زیادٕ دوٗر چھُنہٕ اَسہِ گژھُن کیٚنٛہہ اَسہِ چھُ نَزدیٖٮکٕے گژھُن لگ بگ ترٕٛہ کِلومیٖٹر تانۍ دوٗر سری نگرٕ پٮ۪ٹھ یوٗسمَرگہِ تانۍ چھُ اَسہِ گژھُن ژَندٕر وارِ دۄہ یعنے کہِ زٕتووُہمہِ تہٕ لگ بگ ُصبحَس نو بَجے تہٕ شامَس چھُ اَسہِ لگ بگ شےٚ سَتھ بَجے واپَس یُن تَمہِ خٲطرٕ چھِ اَسہِ اکھ بُک کیب کَرٕنۍ تُہۍ ؤنو اَسہِ تَتھ خٲطرٕ کیاہ چھُ اَسہِ کرُن تہٕ اَسہِ کِتھ کٔنۍ چھ اٮ۪ڈ وانٕس پیمینٹ کَرٕنۍ یا باقٕے چیٖز کِتھ کٔنۍ چھِ اَسہِ کرٕنۍ تہٕ تُہۍ کٔرِو تُہۍ ؤنو مےٚ سُہ